مےٚ کَریو گۄڈنیُٚک آرڈر کٔرۍ کَرے مےٚ ییٚمہِ پٮ۪ٹھ ایٚمَزان پٮ۪ٹھ آرڈر تہٕ تَمی دۄہ اوس تَتھ سیل پَتہٕ کَرے مےٚ تِم ٲسۍ مےٚ ٲسۍ تِم سوٗٹَس سۭتۍ یَلو کَلَر ٲسۍ اَسہِ اوس یہِ یہِ اَسہِ اوس اَسہِ خاندَر تہٕ تِمَن ٲس پَتہٕ ہَلدی تہٕ پَتہٕ ٲسۍ مےٚ تمے دۄہ تِم لَگاوٕنۍ تہٕ تِم ٲسۍ واریاہ زیادٕ خوٗبصوٗرت تِمَن ٲسۍ کالٹی تہِ اَصٕل تِم ٲسۍ تیٖتیٛاہ اَصٕل بہٕ کیٛاہ وَنہٕ تہٕ تِم ٲسۍ واریاہ زیادٕ خوٗبصوٗرت تہٕ تِم ٲسۍ واریاہ زیادٕ اَصٕل مےٚ کھٔتۍ تِم واریاہ زیادٕ پَسنٛد